ون سا یہِ مَرژٕوانٛگن کِتھ کٔہ چھُو تُہۍ وۄپداوان مَژرٕوانٛگن چھِ أسۍ وۄپداوان ییٚلہِ ژٕ گۄڈنٮ۪تھ چھِ أسۍ سوٚت تھاوان ہردَے کھٔنِتھ ییٚلہِ پَتہٕ مارچ چھُ واتان تہٕ چھُ پَتہٕ أسۍ پھیُر ویُر تتھ دِوان ییٚلہِ پَتہٕ پھیُر ویُر چھِس دِوان تہٕ آسان چھُ تتھ سُہ گاسہٕ نیُک نیُک تُلان چھِس سُہ تہٕ دِوان چھِس پھیُر تھاوان چھِ أسۍ ترٮ۪ن دۄہَن پھیُر دِتھ ییٚلہِ ترٮ۪ن دۄہَن تھوٚو پھیُر ویُر دِتھ تہٕ یہِ ہَسا یہِ ووت دیُتُس پَتہٕ بیاکھ پھیُر ییٚلہِ پَتہٕ پھیُر ویُر مَکلووُس دِتھ تہٕ ترٛاوان چھِ پَتہٕ أسۍ تتھ کھاد کھاد ییٚلہِ ترٛاوان چھِس رَلاوان چھِس کھاد تہٕ اوٚن اَسہِ یہِ ہَسا یہِ مَژرٕوانٛگن بیول مَژرٕوانٛگن چھِ أسۍ کَڑان ہردَے یہِ پَتہٕ چھُ تھاوان سُہ گۄڈنٮ۪تھ ڈَبَس مَنٛز أسۍ چھِ ونان یہِ گوٚژھ نہٕ وندَس خراب گَژھُن کینٛہہ تھاوان چھِ أسۍ سُہ وندس مَنزٕے ڈَبَس مَنز پَتہٕ ییٚلہِ واتان چھُ یتھ موقہٕ مارچ تہٕ واوان چھِ أسۍ مَژرٕوانٛگن بیول تہٕ چھِ پَتہٕ أسۍ ژھٕنان سُہ ؤوِتھ وَوان ییٚلہِ مَکلاوو سُہ ؤوِتھ تہٕ چھِ پَتہٕ ٲسۍ تتھ ٹھیلہٕ تھاوان پٮ۪ٹھٕ ٹھیلہٕ ییٚلہِ مَکلٲیِس تھٔے ییٚلہِ پَتہٕ ٹھیلہٕ تھٲیِس پٮ۪ٹھٕ تہٕ پَتہٕ چھِ گَژھان دہ وُہ دۄہ چھِ گَژھان تہٕ سُہ چھُ آسان زیٚیومُت ییٚلہِ نہٕ پَتہٕ زیٚیومُت چھُ آسان تہٕ أسۍ چھِ پَتہٕ ٹھیلہٕ تُلان تھوٚد تہٕ دِوان چھِس پَتہٕ آب ییٚلہٕ نہٕ روٗد پیٚیہِ تیٚلہِ چھِس پَتہٕ آب حظ یہِ ہَسا یہِ دِوان چھِس پَتہٕ آبہٕ چھانہِ زٕ ژور تہٕ یہِ ہَسا یہِ ییٚلہِ پَتہٕ تاپھ آسہِ تیزٕے تہٕ دِوان چھِس آبہٕ چھانہِ زٕ ژور ییٚلہِ پَتہٕ آب چھِس مَکلاوان دِتھ تہٕ یہِ ہَسا یہِ پَتہٕ چھِ یہِ ہَسا یہِ ییٚلہِ پَتہٕ سُہ تاپھ واپھ چھِس بیٚیہِ کران پٮ۪ٹھٕ تہ تَژَر ہیوٗ چھُس آسان تہٕ بیٚیہِ چھُ آسان مارچَس مَنٛز کمٕے پہن تاپھ تہٕ چھُ پتہٕ أسۍ یہِ ہَسا یہِ تویتہِ دِوان آبہٕ چھِرکاو پَتہٕ یہِ ہَسا یہِ چھُ گَژھان پَتہٕ پانٛژھ ٲٹھ دۄہ بیٚیہِ تہٕ یُتھُے سُہ لاگان سُہ زٮ۪وُن تہٕ چھِ أسۍ دِوان پَتہٕ بیٚیہِ آب ییٚلہِ پَتہٕ مکلوو تتھ آب دِتھ تہٕ چھُ پَتہٕ سُہ ہیوٚر ہیوٚر ہیوٚر ہیوٚر کھَسان ییٚلہِ پَتہٕ سُہ ہیوٚر ہیوٚر چھُ کھَسان تہٕ تتھ چھُ گاسہٕ تہِ پَتہٕ آسان یِوان ییٚلہِ پَتہٕ پَتہٕ چھِ أسۍ یہِ ہَسا یہِ گَژھان أسۍ تہٕ کَڑان چھِس سُہ گاسہٕ پَتہٕ نیٚبَر گاسہٕ چھِ مۄکلاوان کٔڑِتھ تہٕ سُہ چھُ یَلہٕ ہیوٗ گَژھان مَژرٕوانگن تھَل پَتہٕ چھِ أسۍ ژانان آب تہٕ چھِس پَتہٕ دِوان آبہٕ چھِرکاوا چھِرکاوا تَتٮ۪س تہٕ پَتہٕ ییٚلہِ بیٚیہِ دۄہ چھِ أسۍ بیٚیہِ کھَسان تہٕ چھِس دِوان بیٛاکھ چھٲنیٛا تہٕ أسۍ چھِ دپان یہِ گوٚژھ نہٕ دَزُن یہِ چھِ آسان ٲیِج مَژرانٛگن بیول یَمہِ ساتہٕ یہِ ہَسا یہِ چھِ دِوان ییٚمہِ ساتہٕ پَتہٕ یہِ ہَسا یہِ کھَسان چھ وارٕ کارٕ تہٕ لاگان چھِ أسۍ پَتہٕ ژورِ ریٚتۍ کھٔنٛڈۍ سنٛبالٕنۍ یہِ ہَسا یہِ سنٛبھالان چھِ أسۍ ریٚتۍ کھٔنٛڈۍ ژوٚد ژھٕنان چھِ گۄڈنٮ۪تھ کھٔنِتھ ؤنِتھ دوان چھِ پھیُر ویُر تہٕ تھاوان چھِ دۄن ترٛٮ۪ن دۄہَن پھیُر ویُر دِتھ پَتہٕ چھِ أسۍ ژورمہِ دۄہہِ کھَسان تہٕ لاگان چھِ أسۍ پَتہٕ اصٕل پٲٹھۍ پھیُر ویُردیُن تہٕ کھالان چھِ أسۍ کھاد تہِ تہٕ چھِس ژھٕنان رَلٲیِتھ کھاد کھاد ییٚلہِ مۄکلٲو رَلٲیِتھ تہٕ چھُ پَتہٕ سُہ پلین کران پلین مۄکلاوان کٔرِتھ تہٕ کَڑان چھِ پَتہٕ أسۍ تھٔج دیُت تھَلہٕ آب واب تہٕ چھِ دِوان پَتہٕ یہِ ہَسا یہِ دِس دِس آب واب تہٕ چھِ أسۍ دِوان آب واب تہٕ چھِ پَتہٕ أسۍ کَڑان تھَل تہٕ چھ پَتہٕ رُوان اکھ چھ تراوان تہٕ بیاکھ چھُ رُوان ییٚلہِ پَتہٕ مۄکلوو رَلرِتھ تاپھ آسہِ تیز تیٚلہِ چھِ أسۍ یہِ ہَسا یہِ وۄنۍ اتھ آبٕے دِوان توٚتھ ژٔجِسَن مۄکلاوان چھِ تتھ آب واب دِتھ تہٕ لاگان چھِ أسۍ پَتہٕ بیاکھ ژوٚد کَرُن ییٚمہِ ساتَن سُہ تہِ چھِ مۄکلاوان تہٕ لاگان چھِ أسۍ تتھ آب دیُن پَتہٕ اَگَرَے کۄلہِ آسہِ اَسہِ آب کۄلہِ پٮ۪ٹھٕے آسہِ اَسہِ یہِ ہَسا یہِ وٲ وٲر تہٕ تیٚلہِ چھِ أسۍ آب پھِران تہٕ شیران چھِ أسۍ تیٚلہِ تِمن آب چھِ أسۍ یہِ ہَسا یہِ فُل شیران آب ییٚمہِ ساتہٕ تِم یہِ ہَسا یہِ آب مۄکلاوَن شیٖرِتھ تہٕ پَتہٕ چھِ أسۍ دۄیہِ ترٛیٚیہِ دۄہہِ گَژھان تہٕ تتھ چھِ ییٚلہِ پھوٚہریر آسٮ۪س آمُت تہٕ دِوان چھِس پَتہٕ أسۍ ژوٗر ژوٗر چھِس مۄکلاوان دِتھ تہٕ پَتہٕ چھِ أسۍ گَژھان دۄیہِ ژورِ دۄہہِ تتھ چھِ آسان پھٕلَے لٔجمٕژ پَتہٕ چھِ ییٚلہِ پھٕلَے یہِ ہَسا یہِ چھِ لَگان تہٕ پھٔلیہِ مَنٛز چھُنہٕ أسۍ یہِ ہَسا یہِ ژوٗر ووٗر دِوان کینٛہہ ییٚلہِ پَتہٕ پھٕلَے چھِ وَسان تہٕ پَتہٕ زَن آسٮ۪س کینٛہہ گاسہٕ تہٕ چھِ أسۍ پَتہٕ یہِ ہَسا یہِ سُہ گاسہٕ پَتہٕ کَڑان نیٚبَر پَتہٕ چھِ أسۍ دِوان بیٚیہِ ژوٗر تہٕ ییٚلہِ پَتہٕ تِم شُہُل ہیوٗ چھِ لاگان کَرُن تہٕ پَتہٕ چھِنہٕ أسۍ توٚتام یہِ ہَسا یہِ پَتہٕ چھِنہٕ أسۍ تِمَن پھیُر ویُر دِوان کینٛہہ پَتہٕ اگرَے تِمن گاسہٕ آسہِ کھوٚتمُت پَتہٕ چھِ أسۍ گاسے کَڑُن تہٕ یہِ ہَسا یہِ ژوٗر چھِس نہٕ پَتہٕ دِوان کینٛہہ تہٕ کَڑان چھِ پَتہٕ أسۍ تتھ گاسہٕ واسہٕ نیٚبَر تہٕ چھُ پَتہٕ وار کارٕ أسۍ مَژرانٛگن تُلان